اِتھ پٲٹھۍ حظ چھِ ییٚلہِ عیٖد چھِ آسان تَمام لوٗکھ چھِ یِوان کَران چھِ سیٮ۪لِبریٹ عیٖد تمہِ سۭتۍ چھِ گژھان خۄش تہٕ خۄشحٲلی پٲدٕ سَماجَس منٛز ییٚلہِ سٲری آیہِ کھیٚووُکھ عیٖذ دۄہ اَکے ساتہٕ بَتہٕ چاے چیٚیَکھ تمہِ سۭتۍ چھِ خۄش تہٕ خۄشحٲلی گژھان سَماجَس منٛز پٲدٕ تہٕ بیٚیہِ چھِ خۄش روان